یِتھ پٲٹھۍ حظ بہٕ ؤنکیٚنَس کَتھ کَرٕ کہِ کِتھ پٲٹھۍ چھِ سٲنۍ کٲشِر لنٛگویج سون کَلچَر ہاوان یا آیڈَنٹِٹی کِتھ پٲٹھۍ سٲنۍ اَکھ کٲشِر لنٛگویج تِکیازِ حظ بہٕ وَنہٕ فی کُنہِ سِٹیٹٕچ ہر کانٛہہ تِمَن چھِ پَنٕنۍ پَنٕنۍ کَلچرَل رِدٕمٕز آسان یا بَدَل کینٛہہ چھِ تِمَن آسان اگر حظ بہٕ ؤنکیٚنَس وٕچھ کہِ فار ایٚکزامپل حظ کَرٕ بہٕ کَتھ کُنہِ جایہِ ہٕنٛز مےٚ چھُ حظ چھُ باسان کہِ یُس لنٛگویج چھُ یُس تہِ یہِ زبان چھِ آسان سُہ چھِ گۄڈنِچ تِہٕنٛز ڈِفنِشَن آسان ڈِفنِشَن کیٛاہ چھِ آسان کہِ سُہ چھِ ہاوان کِتھ پٲٹھۍ گژھِ ٹوٗرِزٕم پرٛموٹ بہٕ وَنٛنہٕ ٹوٗرِزٕم کیٛاہ کہِ باقٕے چیٖز تہِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ اگر أسۍ کُنہِ جایہِ کانٛہہ چیٖز کَروٕن یوٗز فار ایٚکزامپٕل کہِ بہٕ کَرٕ تۄہہِ وَنو تۄہہِ مِثالَن مِثالَن حظ وَنو تۄہہِ بہٕ کہِ اگر کٲنٛسہِ کینٛہہ کوٚر فار ایٚگزامپٕل اگر حظ کُنہِ سِٹیٹٕچ گۄڈٕ کَتھ چھِ کَران گۄڈٕ حظ چھِ تَتہِ تم تَتہِ چہِ مَدَر لنٛگویج ہٕنٛز کَتھ کَران مَدَر لنٛگویج اِن دَ سیٚنٕس کہِ تَتہِ حظ چھُ وٕچھان تَتہِ کۄس چھِ مَدَر لنٛگویج کیٛاہ چھِ تَتہِ ؤنکیٚس چَلان کپٲرۍ کیٛاہ چھِ چَلان گوٚو یِم حظ چھِ تَتہِ نَنان ؤنکیٚنَس وٕں اگر نہٕ حظ کانٛہہ نَفَر کینٛہہ آسہِ تور کَران کِہیٖنۍ فار ایٚکزامپٕل کہِ ؤنکینَس حظ چھِ تِتھ کینٛہہ قٕصہٕ تہِ گژھان ییٚلہِ زَنہٕ حظ کہِ تِتھۍ کینٛہہ قٕصہٕ تہِ چھِ گَژھان تہٕ تِم چھِنہٕ ہیٚکان تَتھ منٛز اِختیار کٔرِتھ کِہیٖنۍ اَگرحظ أسۍ وٕچھو کہِ بہٕ ونہٕ ؤنکیٚس کٲشِر لنٛگویج کٲشِر لنٛگویج سٲنۍ ہٮ۪رِٹیج یہِ کیٛاہ چھِ یہِ سون ہاوان کہ سٲنۍ کشمیٖرَت ہاوان ییٚلہ أسۍ نٮ۪بر چھِ گژھان ییٚلہِ أسۍ کَن پَنٕنۍ لنٛگویج چھِ برونٛہہ کَنہِ ترٛاوان گوٚو تَتیٚن چھِ تِم لوٗکھ چھِ وَنان کہ یہِ آ یہِ چھِ کٲشِر لنٛگویج گوٚو تِم چھِ اِنفٕلَنس گژھان سانہِ لنٛگویج ۂنٛز اَسہِ سۭتۍ چھِ ؤنکیٚنَس

کیٚنٛہہ نَفر چھِ ؤنکیٚنس تِم تہِ ؤنکیٚنَس سٲنۍ لگویج چھِ بَڑٕ نیٚکٕسٹ لیولہِ پٮ۪ٹھ نیٚکٕسٹ لیولہِ پٮ۪ٹھ کیازِ تِم چھِ ؤنکیٚنَس اِنٹَر لیٚو اِنٹَرنیشنَل لیولہِ پٮ۪ٹھ یہِ ؤرٕک کَران کہِ أسۍ کھالو کشمیٖری لنٛگویج کَرو أسۍ گوٚو حظ ییٚلہِ أسۍ کَشمیٖری لنٛگویج ہُنٛد کینٛہہ کَرو تہٕ تیٚلی حظ باسہِ باقیَن لوٗکَن تہِ کہِ نہ کَران چھِس کینٛہہ گوٚو اَتِتھ تہِ حظ چھِ یِہوے یِوان اَسہِ سَمٕجھ کہِ کٲشِر لنٛگویج چھِ واریاہ اَکھ اَصٕل لنٛگویج یہِ چھِ کشمیٖریت ہاوان کشمریت چھِ یہِ ہاوان کِژھ چھِ کَشمیٖریت ییٚلہِ حظ أسۍ نٮ۪برٕ کَنۍ کٲشِر لنٛگویج ہِنٛز کَتھ چھِ کَران گوٚۄ أسۍ چھِ نَنان کہ کیاہ چھِ کٲشِر لنٛگویج أتھۍ باوُجوٗد اوسُس بہٕ وَنان کہ باقٕے جایہِ تہِ چھِ یِمَن منٛز ہسا أسۍ وٕچھان چھِ کہِ کیاہ قٕصہٕ چھِ گژھان تَتہِ تہِ حظ چھِ اَسہِ سَمجھ یِوان کہِ تَپٲرۍ کیٛاہ چھِ کَرُن کیٛاہ چھِنہٕ کَرُن یہِ حظ چھِ اَسہِ امید روزان